أسۍ چھِ روزان کھِرم علاقَس منٛز یَتھ کھِرم درگاہ چھِ وَنان تہٕ تَتہِ چھِ درگاہَس نزدیٖک درگاہَس نزدیٖک چھِ اَسہِ اَکھ لایبرٔری بَنٲمٕژ بنٲمٕژ آمٕژ تہٕ یَتھ منٛز واریَہَن قٕسمَن ہٕنٛز کِتاب لَبنہٕ چھِ یِوان تہٕ مےٚ چھِ پَسنٛد زیادٕ تر ناولہٕ پَرنہِ یِم زیادٕ بَجہِ کِتاب آسن یِمَن منٛز الگ الگ سٹوری یِمَن منٛز الگ الگ کہانی آسَن تہٕ تِم آسَن واریاہ اَصٕل یِم اِسلامَس سۭتۍ آسَن تعلق تہِ تھاوان تہٕ ہُپٲرۍ آسَن آسہِ اَکھ اَصٕل اِنسان بَناونَس پؠٹھ تہِ زور دِوان تہٕ اَسہِ پَزَن تِمے کِتاب پَرنہِ تہٕ بہٕ چھَس پران تِمے کِتاب زیادٕ طور یِم اِسلامَس سۭتۍ وابستہٕ آسَن